سانہِ کٔشیٖرِ مَنٛز چھِ ساروِیو کھۄتہٕ زیادٕ اِمپاٹنٹ آسان آز ٹوٗرِسٹِس تِکیازِ یہِ چھُ سیاحَن ہُنٛد اکھ واریاہ اِمپاٹنٹ جاے سٲنۍ کٔشیٖر تہٕ ییٚتہِ چھُ واریاہ مۄغَل گاڈَنز تہٕ ٹوٗرِسٹ چھُ کران اکھ واریاہ اہم رول سٲنِس بِزنِسَس مَنٛز خاص کر اگر کٔشیٖرِ ہٕنٛز کَتھ کرو ییٚتہِ یِم اہم جایہِ چھِ لایِک گُلمرگ سونمرٕگ پہلگام اور چھِ واریاہ سیاح یِوان نہ صرف ہِندُستان پٮ۪ٹھ بلکہِ پوٗرٕ دُنیاہَس مَنٛز چھِ لوٗکھ یِوان یور تہٕ ییٚتہِ بیٚہوان روزان کھٮ۪وان چٮ۪وان تہٕ واریاہ کینٛہہ ہٮ۪وان تہِ اَمہِ سۭتۍ چھِ سٲنۍ اِکانمی واریاہ زیادٕ بَڑھان تہٕ واریاہ اَثَر چھُ پٮ۪وان کٔشیٖرِ ہٕندٮ۪ن لوٗکَن